ٹیٚکنالوجی ہسا کوٚر واریاہ مدد تعالیٖمی اِدارَس منٛز اَگر أسۍ وُچھو اکھ سِٹوٗڈنٹ اکھ طالبہِ علِم چھِ ہیٚکان گرِ بِہتھ بَڑین بَڑین اِنسٹِچُوٹن ہِنٛدین سرن ہِندۍ کَلاس ایٚٹینڈ کٔرِتھ یِتُے یوت نہٕ کیٚنٛہہ اَگر أسۍ وُچھو یُس زَن پٔتِم کووِڈس منٛز لاک ڈاوُن گوٚو لگ بگ گوٚو لاک ڈاوُن دہ باہہ رٮ۪تھ تَتھ دوران اَگر أسۍ وُچھ ہاو اَگر نے اَسہِ آن لاین یہِ اَگر نہ اَسہِ یہِ ٹیٚکنالوجی آسہِ ہا آن لاین کٕلاسز آسہِ ہن مۄیثر کیٚنہہ اکھ بَچہٕ ہیٚکہِ ہا نہٕ پَنٕنۍ تعالیٖم کَنٹِنیٚو کٔرِتھ کیٚنٛہہ گوٚو ٹیٚکنالجی کوٚر اَتیٚن واریاہ اَصٕل رول اَدا بَچو ہیٚوک گرِ بِہتھ کلاس دِتھ تہٕ بیٚیہ بَچے بیمارِ نِش اَتھ باوجوٗد چھُ یِوان یِم زَن آن لاین اِنٹرویو چھِ ہیٚکان دِتھ گرِ مِثالے اَگر أسۍ وُچھو زٕ ساس کِلو میٖٹر ترٛےٚ ساس کِلو میٖٹر چھُ پیٚوان أکِس طٲلبہِ علمس گژھُن اِنٹرویو دِنہِ خٲطرٕ کُنہِ اِدارَس منٛز دٲخلہٕ نِنہٕ خٲطرٕ مَگر اَگر آن لاین اِنٹرویو دی سُہ ہیٚکہِ گرِ دِتھ اکھ بَچن تٔمِس پونسہٕ تہِ بیٚیہِ بَچیس ٹایم تہِ گوٚو لاسٹس پٮ۪ٹھ وَنو أسۍ یِہوے کہِ ٹیٚکنالوجی ہسا کوٚر واریاہ مدد ایجُکیشن شوبَس منٛز